اگر أسۍ کَتھ کَرو گورمینٹ ہَسپَتالَن ہٕنٛز یا پرٛایویٹ ہَسپَتالَن ہٕنٛز یہِ چھُ سٲری مٲنِتھ زِ پرٛایویٹ ہَسپَتال یِم آسان چھِ تَتہِ چھُ زیادٕ فیسَلٹی دٔستیاب آسان گورمینٹ ہَسپَتالو کھۄتہٕ اَکھ سِکیٖم چھُ ہِندوستانَس منٛز گورمینٹ ہاسپِٹَلَن خٲطٕر یا غریٖب لُکَن خٲطٕر یُس کہِ واریاہ زیادٕ اَصٕل چھُ سُہ سِکیٖم چھُ گولڈَن کارڈ تہٕ تمہِ وَجہ سۭتۍ یِم تہِ غریٖب آسان تِمَن چھُ فِرٛی علاج ملان مگر ہُتھ کٔنۍ اگر کَتھ کَرو گورمینٹ ہَسپَتالَن منٛز چھُنہٕ صفٲیی آسان اَصٕل پٲٹھۍ کِہیٖنۍ یا باقٕے چیٖز اگر کَتھ کَرو ڈاکٹر تہِ چھُنہٕ تِتھ کٔنٮ۪ن دٔستیاب آسان کِہیٖنۍ تہٕ تِم تہِ چھُنہٕ مٔریٖزَس زیادٕ سَنان کِہیٖنۍ مگر پرٛایویٹ ہَسپَتالَن منٛز چھُ پونٛسہٕ پٮ۪وان زیادٕ بَرٕنۍ گورمینٹ ہَسپَتالو کھۄتہٕ مگر تَتہِ چھُ واریاہ فیسَلٹی دٔستیاب آسان صاف آب چٮ۪نہٕ خٲطٕر صاف صفٲیی سٲرسٕے آسان